اَکھ لچھ نَمَتھ ساس نَو شتھ زٕتووُہ زٕ لچھ تُرٛوَنزاہ ساس اَکھ ہَتھ پٕنٛژٕ زٕ لَچھ اَڑنَمَتھ ساس ترٛےٚ ہَتھ وُہ ترٛےٚ لَچھ پٕنٛژٕ ساس پانٛژھ ہَتھ پنٛژاہ نَو لَچھ اَروَنزہ ساس اَکھ ہَتھ دُہٲٹھ